آ ییٚمہِ ذٔریعہِ أسۍ نِوٕز چھِ ہیٚکان وٕچھِتھ گرٛیٹَر کَشمیٖر چھِ یا یِم جَنرلِسٹہٕ چھِ تِم چھِ اَسہِ تانۍ یِم نِوٕز واتناوان بیٚیہِ چھِ بیٚیہِ اگر أسۍ وٕچھو لوکَل نِوٕز پیپَر چھِ ییٚتہِ گرٛیٹَر کَشمیٖر بیٚیہِ سانہِ ڈِسٹِرٛک یَتھ مَ اگر اَتھ منٛز کانٛہہ چیٖز چھِ یَتھ کُن میٖڈیا ہَس تَوجُہ پیٚیہِ دیُٚن سُہ چھِ غریٖبی تِکیٛازِکہِ واریاہ لُکھ چھِ تِتھۍ یِمَن نہٕ کھیٚن چیٚن تہِ چھِ آسان ییٚتہِ کِہیٖنۍ تہٕ اوکُن اگر میٖڈیا دی ایٚٹَٮ۪نشَن اوکُن اگر میٖڈیا دھیان دی ہے سُہ گٔیاو واریاہ اَصٕل